مےٚ چھِنہٕ پانہٕ یِم یوٗ ایٚف اوٗ وغیرہ وُچھمٕتۍ حقیٖقت وَنہٕ بہٕ دَپان پوٚز گَژھہِ وَنُن یہِ اِنسانَن وُچھ اَلبَتہ یِم ایلیَن چھِ وَنان یا زِندگی باقیَن پٕلینیٚٹَن پٮ۪ٹھ چھِ میٛانہِ حِساب چھِ کیٛازکہِ اسہِ تہِ چھُ ٲں خۄدا صٲبن سانہِ کِتابہِ منٛز لیٚوکھمُت کہِ جِن چھِ ٲں جِنات چھِ ٲں پٔری چھِ باقٕے مَخلوق چھِ خۄدا صٲبن بَنٲومٕتۍ آسَن تِم اورٕ باقیَن کیٛاہ ہیٚکو ؤنِتھ کیٛازِکہِ وُنہِ نَہ ووٗت ساینَس اور اَلبَتہ اسہِ چھِ بھَروسہٕ کہِ ہو سَکتا ہے باقٕے یِم ٲں ایلیَن وغیرہ جِن وَغیرہ چھِ یِمَن پٮ۪ٹھ چھِ ٲں آمُت ٲں وُچھنہٕ کہِ آہَن سا یِم ہسا چھِ باقٕے یِم چیٖز چھِ مےٚ پانہٕ تہِ وُچھمُت کٲنٛسہِ چھِ جِن اَژان ہنٛگتہٕ منٛگہٕ ما دی کرٛیٚکہٕ ہنٛگتہٕ منٛگہٕ ما دی پانَس مار یا کٲنٛسہِ جِن کَران ختٕم چھِنَہ حظ یِم چھِ بِیانٛڈ یِم چیٖز تہٕ بلکل باقٕے جَزاک اللہُ خیر